کِچنَس مَنٛز چھِ آسان زیادٕ اکھ کاکروچ بیٚیہِ ٹالیٹَن مَنٛز ٹایلیٹ میٖنٕز کہِ واشروٗمَس مَنٛز وَنان چھِ کٲشِر پٲٹھۍ لیٹرِنٛگ أسۍ کیٛاہ چھِ کَران تِم ایٚوایڈ کَرنہٕ خٲطرٕ چھِ أسۍ اَنان سُپرے چھِ اَنان کالا ہِٹ چھِ تراوان ییٚمہِ سۭتۍ تِم مطلب کہِ اٮ۪وایڈ چھِ تِم چھِ ژَلان یا کیٚنٛہہ چاچ چھِ ترٛاوان چھِ اَز یِوان سُہ اَکھ کٔمیٖکَل چھِ آسان تَتھ لَگٲوِتھ سُہ چھِ أسۍ ترٛاوان ییٚمہِ سۭتۍ تِم مطلب ژَلان چھِ باتھروٗمَس منٛز چھِ ہارپِک ترٛاوان تیز چھِ ترٛاوان ییٚمہِ سۭتۍ تِم ژَلان ییٚمہِ سۭتۍ تِم باتھ روٗمَس مشک تہِ کَرَن کیٚنٛہہ پرٛابلِم تہِ کَران یِم چھِ اَسہِ کیٚنٛہہ مطلب کہِ کیٚنٛہہ کٔمِکَل اَنان ییٚمہِ سۭتۍ تِم ایٚوایِڈ چھِ گژھان